بہٕ یَتھ گامَس منٛز چھَس روزان اَتھ چھُ گاندربَلٕے وَنان مےٚ چھُ واریاہ پَنُن گام خۄش گژھان ییٚتِکۍ لوٗکھ چھِ واریاہ زیادٕ اَصٕل اسہِ چھِ پانہٕ ؤنۍ اَصٕل اکھ أکِس چھِ بکار یِوان کٲنسہِ آسہِ کیٚنہہ جلدی چھِ ییٚتہِ خلق جمع گژھان تٔمِس مدد کران زِد چھُنہٕ کٲنسہِ ہُند غلط چھِ نہٕ کٲنسہِ سۭتۍ کران أسۍ چھ پَنٕنۍ پَنٕنۍ کٲم مِل جُلِتھ کران اَسہِ چھِ ییٚتہِ واریاہ ٹوٗرِسٹ جایہِ تہِ چھِ اَسہِ ییٚتہِ یا یور ٹوٗرِسٹ تہِ چھِ یِوان تِم جایہِ چھا ییٚکیاہ وٲیِل چھُ اَسہِ ییٚتہِ تِتہِ چھُکھ ییٚکیاہ نوٚو کٔدل بَنوومُت تَتھ وٕچھنہٕ خٲطرٕ تہِ چھُ واریاہ ٹوٗرِسٹ یِوان سیندَن پٮ۪ٹھ چھِ یِوان ٹیوٗرِسٹ اسہِ چھِ پارکہٕ تِمَن مںٛز چھِ ٹیوٗرِسٹ یور یِوان واریاہ اَصٕلہِ اَصٕلہِ جایہِ چھےٚ اَسہِ ییٚتہِ اَسہِ چھِ اِنسان تہِ ییٚتہِ اَصٕل پانہٕ ؤنۍ چھِ بَکار یِوان کٲم چھِ کران ماحول تہِ چھُ ییٚتہِ اَصٕل